اَسلامُ عَلیکُم وَعلیکُم اَسَلام یہِ عأدل أحمد بَٹ چھِو حظ اَے بہٕ چھُسے ٹیٖچر کے کے پی ایس سکوٗل پیٚٹھٕ حظ آ تُہُنٛد بَچہٕ ٲسۍ ییٚتۍ پران فرہان احمد آ یہِ أمۍ حظ چھُ خٲرٕے تہٕ مَگر یہِ حظ چھُنہٕ پران وران کِہیٖنٛۍ حظ أمِس ٲس راتھ ہوٗم ؤرک دِژمٕژ یہِ چھُنہٕ ہوٗم ؤرک کٔران کَمپلیٖٹٕے کیٚنٛہہ باقٕے ٹیٖچرو تہِ حظ ٲس مگر اَز ٲس وُِچھ نہَ حظ أمِس ہوٗم ؤرک تَمام بَچو حظ ٲسٕکھ کٲم کٔرمٕژ کَمپلیٖٹ ییٚمی حظ ٲس نہٕ کٔرمٕژ کَمپلیٖٹ کِہیٖنٛۍ یوٗرٕ حظ چھُ یہِ گژھان باقٕین ٹیسٹن منٛز تہِ یہِ فیل آ تَمام ٹیٖچر چھِ أمۍ سٕنٛدۍ شِکایت کٔران دَپان چھِ یہِ چھُنہٕ پرانٕے کیٚنٛہہ اتھ کیٛاہ ریٖزن حظ چھُ کہِ یہِ چھُ پرٛتھ کُنہِ ٹیسٹس منٛز فیل گژھان نٔرمی ؤرمی تہِ نٔرمی ؤرمی حظ چھِ کران أمِس سٍتۍ تہٕ لایان وایان چھِس نہٕ أسۍ کِہیٖنٛۍ وۅنۍ اوس میٚٹر ووتمُت ییٚتۍ یَتھ حَدس تام کہِ وۅنۍ پیٚو تۅہہِ کال کرُن اَسہِ نَتہٕ سمجایے اَسہِ واریاہہِ پھِرِ یہِ کہِ کٲم کیٛازِ چھِو نہٕ تُہۍ کران اَنان گَرِ کٔرِتھ یا ٹیٚسٹس کیٛازِ چھُ گژُھان فیٚل

أمِس حظ اوسُے اَز میٚتھٕچ کرنے اوٗترٕ حظ ٲسٕس اِنٛگلِش میٚڈم تہِ وَنان کہِ أمِس چھُ کٔرنے یہِ کَمپیٚلیٹ اِنگلشٕچ تہِ

یہِ حظ پرِہے اَصٕل مگر یہِ حظ پرِہے اصٕل أمِس چھُ اَصٕل یاد تہِ روزان مگر گَرِ چھُنہٕ یہِ پران کیٚنٛہہ سکوٗلس گَرِ کٔہۍ چھُ سٲنۍ کٲم حظ چھِ تعلیٖم وٲلیٖم دِنۍ تہٕ بیٚیہِ پیٚج ویٚج دِنۍ پَتہٕ حظ چھُ ٲخٕر کار یہِ تُہٕنٛز کٲم یاد کٔرٕناوُن بیٚیہِ پیٚج لیٚکھناوُن گَرِ

آ وۅنۍ حظ گژھِ نہٕ یہِ أزۍکہِ پیٚٚٹھ حظ کیٚنٛہہ تہِ وۅنۍ تھٲوِزیٚوس تُہۍ اصٕل پٲٹھۍ حظ دیان ویان گَرِ پانس ژیٖرۍ حظ انُن پانس برٛونٛہہ کُن پَتہٕ حظ لیٚکھناوُن پیٚج ویٚج بیٚیہِ حظ کرنو یاد واد تہِ سورُے کیٚنٛہہ یِتہٕ حظ یِتھۍ بَچہٕ سٍتۍ تہِ بَرابر پکہِ یہِ حظ سَمجٲے زَن اصٕل پٲٹھۍ اَدٕ آدٕ کیٛاہ